ہیلو سلامُ علیکُم یہِ چھےٚ حظ وِکاس ادٕنان حظ چھُس بہٕ حظ چھُس ٹٮ۪نتھَس پَران مےٚ حظ چھِوتُہۍ واریاہ خۄش لَگان سَر اہن حظ تُہۍ کِتھٕ پٲٹھۍ حظ چھِ یُتھ اَصٕل گِنٛدان اَہَن حظ آ اَہَن حظ آ آ ؤنِو حظ آ اَہَن حظ اَہَن حظ کار ڈرٛایِو اَہَن حظ آ بہٕ چھُس یَژھان تۄہہِ سَمکھُن تُہۍ ہیٚکِو حظ مےٚ سَمکھِتھ بہٕ چھُس بَنٛڈی پورہ اَہَن حظ اَدٕنان اَچھا اَچھا بنٛڈٕ پورِ حظ تۄہہِ مہ حظ آسہِ ییٚتہِ کانہہ میچ تَوَے اَدٕ اَدٕ حظ تُہۍ اَدٕ حظ اَدٕ بِہِو حظ